اَسلام علیکُم وعلیکُم اَسلام تُہۍ چھِو حظ ٹھیٖک اَلحمدُللہ ٹھیٖک اَہَن حظ تُہۍ ٲسوٕ سکوٗل پیٚٹھ آ تُہۍ ٲسوٕ سکوٗل پیٚٹھ یہِ اَنس چھا تُہُنٛدُے یہِ بَچہِ ییٚتہِ پَرن اَہَن حظ اۭں یتھ گیٛاو کَمپٔلیٖٹ اَمِکۍ یہِ ایواڑ تہِ حظ ٲسۍ اَسہِ یِمن دِتۍ مٕتۍ تہٕ یِمو ہاویو تۄہہِ پَتہٕ گرِ

کَمزوٗری ییٚتہِ اَہَن حظ اۭں تہٕ تۄہہِ کیٛاہ ٹھیٖک

یِمن حظ چھُ تھوڑا تھوڑا چھُ یِمن گژھان یِہَے کَلکوٗلیشنَس منٛز پرٛابلِم أسۍ چھِ یِمن یہِ سِپیشَل تھوڑا اَصٕل پٲٹھۍ کِیر وِیر کَران یِمن یُس میتھ ٹیٖچر چھُ سُہ حظ چھُ تِمن اَصٕل پٲٹھۍ اَلگ تھوڑا دیان ویان دِوان تہٕ مَگر تۄہہِ حظ چھُو کَرٕنۍ اکھ کٲم تۄہہِ چھُو گرِ تہِ یِمن تھوڑا سا ٹایم دیُن ییٚمہِ گرِ یِم سکوٗلہٕ پیٚٹھٕ آسان نا واپس یِوان تہٕ یِمن ٲسۍزیٚو تُہۍ وُچھان مطلب ہوٗم ؤرٕک کیٛاہ چھِ تھٲومٕژ سۄ ٲسۍزیٚو یِمن کَرناوان اکھ چھِ یِمن میتھامیٹِکس تہِ یِہےَ پرٛابلِم روزان یۄس ہوٗم ؤرٕک چھےٚ نا آسان کیٚنٛہہ کوسچن چھِ آسان گرٕ خٲطرٕ دِتۍ مٕتۍ کَرٕنۍ أمِس چھےٚ نہٕ آسان ہوٗم ؤرٕک اَصٕل پٲٹھۍ کٔرِتھ کِہیٖنٛۍ تہٕ اَلبتہٕ باقٕے سَبجیکٹ حظ چھِ یِم ٹھیٖک یِہےَ چھِ میتھامیٹِکٔس تہٕ بیٚیہِ اوس تِمن بیٚیِس سِبجیکٹَس تہِ شاید اِنگلِش ہا کِنہٕ کُس اوس یِمن سوشَل سٔٹَڈیٖز آ ٹھیٖک حظ چھُ مَگر یہِ اَتھ چھُو تۄہہِ احتِیاط چھِ کران مطلب ٹیٖچر چھِ سٲری اَصٕل پٲٹھۍ یِمن یہِ دِوان اَصٕل ٹایم تہِ دِوان اَصٕل پٲٹھۍ کوٗشِش کران سَمجھاونٕچ مَگر وۅنۍ چھُو گرِ تہِ تھوڑا خیال تھاوُن تہٕ گرِ تہِ چھُ یِمن اکھ چھُ یِمن یِہےَ کَلکوٗلیشَن کاوٹِنٛگ ووٹِنٛگ ہیٚچھناوٕنۍ اَصٕل پٲٹھۍ تہٕ بیٚیہِ ٲسۍ خاص کر اَگر نہٕ تیٖژاہن تہِ ہیٚکہِ اِنسان کٔرِتھ کِہیٖنٛۍ خاص کر یَتھ ہوٗم ؤرٕک چھَناہ آسان سۄ گژھ أمِس کٔرِتھ آسٕںۍ تِکیٛازِ أسۍ چھِ سُہ چھُ پرٛیٚکٹِس خٲطرٕ آسان ییٚلہِ نہٕ وۅنۍ پرٛیکٹِسٕے گٔے گرِ تہٕ پَتہٕ چھِ تَمہِ سۭتۍ پرٛابلِم گژھان تھوڑا نہ حظ نہ نہ ہینٛڈ رایٹِنٛگ چھِ یِمن واریاہ اَصٕل بِلکُل ٹھیٖک تہٕ بَس أتھۍ چھُ یِمن خیال تھاوُن یِہےَ ہوٗم ؤرٕک چھِنہٕ یِم زیادٕ اَصٕل پٲٹھۍ یِوان کٔرِتھ کِہیٖنٛۍ یا پیج چھِ آسان لیٚکھٕنۍ یِمَن سَبجیکٹن چھُ آسان لیٖکھِتھ یہِ اِنگلِشَس چھُنہٕ آسان زیادٕ پیج لیٖکھِتھ کِہیٖنٛۍ تہٕ اُردو اُردو چھُ یِوان اَصٕل اَصٕل لیٖکھِتھ تہٕ سٲرسٕے کَشمیٖری وَشمیٖری اَتھ چھُ آسان اَصٕل پٲٹھۍ سُہ ہُہ سٲرسٕے ہوٗم ؤرٕک اَلبتہٕ میتھامیٹِکٔس چھُنہٕ آسان زیادٕ ہوٗم ؤرٕک اَصٕل پٲٹھۍ کٔرِتھ کیٚنٛہہ

ٹھیٖک ٹھیٖک ٹھیٖک حظ چھُ بہ حظ آسہو تۄہہِ روزان یہِ و وَنان کَنٹِیو وۅنۍ تُہۍ تہِ ٲسۍزیٚو ٹَچس منٛزٕے روزان تِکیٛازِ اَسہِ تہِ چھُنہٕ زیادٕ مطلب روزان پَتہٕ کیٚنہہ خیال کٔمِس بَچہٕ سُنٛد کیٚنہہ تُہۍ ٲسۍزیٚو منٛزٕ منٛزٕ مےٚ یاد پاوٕناوان بہٕ آسو اُہُنٛد تۄہہِ وَنان پرٛاگریس رِپوٹ کیٛاہ چھُ کیٛاہ نہٕ چھُ ٹھیٖک چھُ حظ وۅنۍ ٲسۍزیٚو تُہۍ تہِ تھاوان یِمن خیالٕے تہٕ اَدٕ حظ چلو چلو بِہِو رۄبَس حَوالہٕ اَدٕ حظ چلو اَسلام علیکُم